وعلیکُم السَلام مےٚ چھِ ناو عابِدہ احد بہٕ چھَس پَتھَن پہلوٗ منٛز چھِ مےٚ جَنَم نیُمُت آ میٛٲنۍ ڈیٹ آف بٔرِتھ چھِ کُنوُہ شَتھ سَتہٕ شیٖتھ آ مےٚ چھُ پوٚرمُت آی اٮ۪م آی پَتھنَس منٛز ایٹتھَس تام تَمہِ پَتہٕ چھُ مےٚ نایِنتھٕ میٹِرٛک کوٚرمُت پِنلٮ۪ن ہاے سکوٗلَس منٛز تَمہِ پَتہٕ کوٚر مےٚ ٹٮ۪نتھٕ پاس تہٕ مےٚ کوٚر جایِن اَلیوَنتھ ٹُوٮ۪لتھ گورمٮ۪نٛٹ ڈِگری کالیج ووٗمینَس منٛز تَتہِ چھِ مےٚ گرٛیجویشَن مَکلٲومٕژ کٔرِتھ مےٚ چھِ ہوم ساینَسَس منٛز کوٚرمُت گرٛیجویشَن تہٕ تَمہِ پَتہٕ مَکلوٚو کٔر مےٚ گرٛیجویشَن کَمپٕلیٖٹ تہٕ تَمہِ پَتہٕ روٗزٕس بیٖٹھٕس بہٕ گرِ وۄنۍ چھَس بہٕ گرے آسان ایز ہاوُس وایِف مےٚ چھُ فیورِٹ کُکِنٛگ